اَسلامُ علیکُم مےٚ چھُ ناو عشرَت سٲنِس ایریاہَس منٛز چھِ واریاہ وٮ۪ٹَنٔری ڈاکٹرٛس یعنی کہِ تِمہٕ ڈاکٹر یِمہٕ گُپنَن چھِ ٹرٛیٖٹمٮ۪نٛٹ کران ییٚلہِ تہِ أسۍ تِمَن کانٛہہ مَشوَرٕ پِرٛژھان چھِ کہِ أسۍ کِتھ کَنۍ تھاووکھ پنٕنۍ یِمہٕ جانوَر ہٮ۪لدی تہٕ تیٚلہِ چھِ تِم وِزِٹ کران گَرَس تہٕ دِوان چھِ نَظر تہٕ وَنان چھٕ تِمہٕ کہِ یِمَن کُس کُس چیٖز کَمہِ کَمہِ ٹایِمہٕ پَزِ دیُن تہِ کُس وٮ۪کسیٖن پَزِ تِمَن کَمہِ ٹایمہٕ کَرُن أکِس اِنسان سٕنٛدۍ پٲٹھۍ چھِ أکِس جانوَرَس تہِ پٮ۪وان کِیَر ضوٚرَتھ أکِس جانوَرَس تہِ چھِ پٮ۪وان صاف صفٲیی ہُنٛد خیال تھاوُن یِم ڈاکٹر تہِ چھِ وَنان کُنہِ ساتَن چھِ یِم یِوان پانَے تہِ وِزِٹ کرنہٕ گورمٮ۪نٛٹٕکۍ طرفہٕ چھِ آسان یِم آمٕتۍ سوزنہٕ تہٕ کُنہِ ساتَن چھِ أسۍ پانہٕ تہِ اَنان یِم گَرٕ یِمَن جانوَرَن ہُند چَک اَپ موٗجوٗب تاکہِ یِم سٲنۍ جانوَر چھِ یِم روزَن ہٮ۪لدی اَمہِ خٲطرٕ چھِ أسۍ یِمَن مَشوَر پِرٛژھان یِمَن کھٮ۪ن چٮ۪ن کِس بارَس منٛز کہِ موسمہٕ حساب کَتھ موسمَس منٛز کُس چیٖز کٔمِس جانوَرَس ہٮ۪کَو أسۍ دِتھ تِکیٛازِ کہِ جانوَرَن منٛز تہِ چھِ قٕسٕم آسان تہٕ یِمَن تہِ چھِ مطلب پَنٛنہِ لٮ۪ولہِ حساب کِیَر تہٕ بیٚیہِ فُڈ پٮ۪وان ضوٚرَتھ سٲلِمَو کھۄتَن یِم ڈاکٹَر تہِ چھِ وَنان کہِ یَتھ منٛز یِم تھاونہٕ چھِ یِوان یَتھ أسۍ کٲشُر پٲٹھۍ گان چھِ وَنان تَتھ تہٕ گژھِ آسٕنۍ صاف صفٲیی یوٚتَس تامَتھ رٮ۪تہٕ کالیُک خاص کر کٔشیٖر منٛز سوال چھِ اَمہِ ساتَن چھِ یِہِنٛدِس صفٲیی پٮ۪ٹھ یِوان زیادٕ دھیان دِنہٕ یِم چھِ یِوان نٮ۪بَر کَڑنہٕ تہٕ سُہ جاے چھِ یِوان باضٲبطہٕ چھَلنہٕ چھۄکنہٕ تہٕ یِمَن تہِ چھِ یِوان سرٛان وغیرہ کَرنہٕ وٮ۪کسیٖن کرنہٕ تہٕ یِتھ کَنۍ چھِ یِم ہٮ۪لدی روزان یوتَستام سوال چھِ کہِ اَسہِ کَر چھِ لاسٹ ٹایِمہٕ یِمَن چَک اَپ کرنومُت بہٕ وَنہٕ کہِ اَلہٕ پَلہٕ گٔے زٕ رٮ۪تھ یِہٕنٛدِس عام چَک اَپَس پٮ۪ٹھ چھِنہٕ تیٖژ رۄپَے خرچ گژھان کِہیٖنۍ تِنہٕ البتہٕ ییٚمہِ ساتَن اللہ تعالیٰ بچٲوِن کُنہِ لاپَروٲہی کِنٮ۪تھ یِمَن کانٛہہ بٮ۪مٲرۍ چھِ گژھان تَمہِ وِزِ چھِ یِمَن سٮ۪ٹھاہ رۄپَے لگان تِکیٛازِ کہِ سہل سہل چھِنہٕ ہٮ۪کان اِنسان یا یہِ ڈاکَٹر ڈایگٕنوز کٔرِتھ کِہیٖنۍ کہِ أمِس جانوَرَس کَتھ چھِ تکلیٖف ٲس نیوٗر چھِ یِمَن آسان فِوَر چھِ یِمَن آسان یا یِمَن چھِ تِم بَستہٕ نیران اگر یِم یِتھٮ۪ن ہِوٮ۪ن دادٮ۪ن منٛز اللہ تعالیٰ بچٲوِن مُبتلا گژھان چھِ تہٕ تیٚلہِ چھِنہٕ یِم سَہل سَہل ٹھیٖک ہٮ۪کان گٔژھِتھ کِہیٖنۍ ییٚمہِ کِنٮ۪تھ اِنسانَس ہمیشہ کُنہِ بٮ۪مارِ منٛز مُبتلا گَژھنہٕ بروٛنٹھٕے یِمَن جانوَرَن ہٕنز کِیَر چھِ پٮ۪وان کَرٕنۍ یِمَن چھِ پٮ۪وان وَقتَس پھلَس سۭتۍ سۭتۍ نوٗن تہِ دیُن یِمَن چھُ کُنہِ ساتہٕ پٮ۪وان کانٛہہ دوا تہِ دیُن کُنہِ ساتَن کیٚنہہ اِنٛگجَکشَن وَ وغیرہ تہِ کَرناوٕنۍ تاکہِ یِژھَن ہِشَن بٮ۪مارٮ۪ن منٛز گَژھَن نہٕ یِم مُبتلا کِہیٖنۍ تہٕ یِم روزَن ہٮ۪لدی اَمہِ سۭتۍ چھِ گژھان اَگر جانَوَر ہٮ۪لدی آسہِ أکِس اِنسانَس چھِنہٕ تیٖژاہ رۄپَے لَگان کِہیٖنۍ ییٖژاہ تٔمِس أمِس یِہٕنٛدۍ سۭتۍ اورٕ چھِ اِنکَم حٲصل گژھان یِمَن چھِ اَصٕل رۄپَے تیٚلہِ یِوان أکِس اِنسانَس چھِ یہِ اِنکَمُک ذٔریعہٕ تہِ بنان یِم جانوَر اگر یِمَن سُہ اَصٕل پٲٹھۍ کِیَر وغیرہ کَرِ سُہ چھِ یِمَن وَقتہٕ وَقتہٕ کٕنان پنٛنہِ بیسِک نیٖڈٕس تہٕ پَنٕنۍ ضٔروٗریات چھِ سُہ ہٮ۪کان یِمَو پٮ۪ٹھ پوٗرٕ کٔرِتھ یِم یِم وٮ۪ٹَنٔری ڈاکٹر چھِ یِم چھِ وِزِٹ روزان کران گامَن منٛز تہٕ وٕچھان چھِ کٔمۍ سُنٛد جانَوَر کوٗتاہ ہٮ۪لدی چھِ آز کَل چھِ واریاہَن گامَن منٛز آمٕتۍ گٲو فارَم ترٛاونہٕ تِکیٛازِکہِ گورمٮ۪نٛٹ چھِ باضٲبطہٕ اَمہِ خٲطرٕ لون دِوان اَمہِ پَتہٕ ییٚلہِ یہِ گَرٕ وول گٲو فارَم ترٛاوان چھِ تہٕ یِم چھِ پَنٕنۍ سٲلِم بٲژ یِمَن کِیَر کَرنَس منٛز لگان یا اگر یِمہٕ یِمَن کِیَر کرنہٕ خٲطرٕ کانٛہہ نٮ۪برِم نَفَر اَنان چھِ آوُٹ سایِڈ فیملی یُس آسہِ تہٕ تٔمِس چھِ یِم باضٲبطہٕ تنخواہ اَمہِ خٲطرٕ دِوان ییٚمہِ سۭتۍ بیٚیہِ کہِ سٕنٛز بے روزگٲری تہِ دوٗر چھِ گژھان تہٕ أمِس گَرٕ وٲلِس تہِ چھِ پانَس اَصٕل فٲیِدٕ اَمہِ سۭتۍ میلان